ہیلو وعلیکُم السَلام دَہَن دۄہَن منٛز تھوڑا بہت چھُ مُشکِلٕے تہٕ کیٚنٛہہ پَرواے بَناوو تُہٕنٛدۍ موٗجوٗبَن کٲم چھِ آز زیادٕ پَہَن بَناوو کِہیٖنٛۍ پَرواے چھُنہٕ أنۍزیو تُہۍ تہٕ بَناوو